کٲشِر کَلچَرَس منٛز چھِ واریاہ زیادٕ کامہِ لَبنہٕ یِوان یَتھ منٛز قٲلیٖن بافی نَمدٕ سٲزی تہِ چھِ یِوان کانٛگڑِ وونٕنۍ کَترِیٛو بانہٕ تہِ چھِ کٲشِر کَلچَرَس منٛز لَبنہٕ یِوان ساروٕے کھۄتہٕ زیادٕ مین اوکپیشن یُس کٲشریٚن ہُنٛد اوس سُہ اوس قٲلیٖن کٲم یُس زَن اَتھہٕ سۭتۍ بَناونہٕ ٲس یِوان لوٗکھ روٗدۍ اَمہِ اَمہِ اَمہِ کارٕ نش واریاہ پَتھ تِکیٛازِ دۄہ کھۄتہٕ دۄہ آیہِ ٹیٚکنالوجی تہٕ یۄس گَھنٹہٕ وادَن ہنٛز کٲم چھِ سۄ چھِ آز کَل مِنٹَن منٛز سَپدان تہٕ مِنٹَن ہنٛز کٲم چھِ سیٚکنٛڈن منٛز سَپدان اَمہِ سب چھِنہٕ اَتھ کامہِ منٛز زیادٕ لوٗکھ اِنوالو کیٚنٛہہ تِکیٛازِ لوٗکَن ہنٛدۍ جگہَس پٮ۪ٹھ آیہِ مِشیٖنہٕ لاگنہٕ اَمہِ کہِ وَجہ سۭتۍ لوٗکو پتھ ہیٛوت تہٕ سٲرٕے کٲم چھِ مِشیٖنَن ہیٚونہٕ یِوان تہٕ اِنسانَس روٗد نہٕ تیٛتھ ویلیٛو کیٚنٛہہ تہٕ اَتھ کارَس تہِ روٗد نہٕ تیٛتھ ویلیٛو کیٚنٛہہ تہٕ اَتھ کارَس چھُنہٕ یِوان تیٛوتاہ زیادٕ تَوجہ دِنہٕ کیٚنٛہہ یہِ کار آو لوٗکو دٔسۍ مٔشراونہٕ